بہٕ ہَسا وَنو تۄہہِ پانٛژھ ڈیٹ یِم زَن یاد پَزِ نو تۄہہِ تھاوٕنۍ جَنؤری بہہ یہِ ہَسا چھِ یِوان مَناونہٕ نیشنَل یوٗتھ ڈے جنؤری تُرٛواہ پنٛداہ یہِ ہَسا چھُ یِوان بَناونہٕ آرمی ڈے جَنؤری شَتوُہ یہِ ہَسا گوٚو یہِ ہَسا گوٚو رِپَبلِک ڈے پرٛٮ۪تھ ؤری چھِ یِوان یہِ رِپَبلِک ڈے مَناونہٕ شَتوُہ جَنؤری پَتہٕ ہَسا گوٚو جَنؤری تٕرٛہ امہِ دۄہ ہسا چھُ بنان یومہِ شودہ ماٹٲرٕس ڈے پَتہٕ ہَسا چھِ اَگَست پنٛداہ یہِ ہَسا گوٚو اِنڈِپٮ۪نٛڈٮ۪نٕس ڈے آزٲدی ہُنٛد دۄہ